کَلچٕرَل ڈِفرَنٕس کیٛاہ چھےٚ نارٕتھ اِنٛڈیا تہٕ ساوُتھ اِنٛڈیاہَس منٛز واریاہ کَلچٕرَل ڈِفرَنٕس چھِ یِم زَن ساوتھٕکِکۍ چھِ یِم چھِ لوٗنٛگی لاگان پَلَو چھِ گۄڈَے یُہُنٛد گۄڈٕنیُک اَکھ چیٖز یِم چھِ لوٗنٛگی لاگان سُہ یِم چھِ ساڈِ لاگان ییٚتہِ کہِ بَنِسبَت کہِ نارٕتھ اِنٛڈیاہَس منٛز چھِ لاگان کُرتہٕ کُرتا پَجاما چھِ لاگان ٹھیٖک چھےٚ یہِ گٔے اَکھ دٔیِم چھِ ساوُن نارٕتھ اِنٛڈیاہَس منٛز یِم لُکھ چھِنَہ نارٕتھ اِنٛڈیاہَس منٛز چھِ آسان ہیوِیَر مَطلَب ویٚٹھۍ تھٔدۍ ٹھیٖک چھےٚ سفید سفید لایِٹ لایِٹ نَہ سِکِن سَفید سِکنٕکۍ لُکھ نَہ اَلبتہ ساوُتھ اِنٛڈیاہَس منٛز چھِ آسان تھوڑا کِرٛہِنۍ پَہَم بیٚیہِ آسان ژیٚھٹۍ پَہَم تِم ہایِٹ آسان تِمَن کَم پَہَم ٹھیٖک چھےٚ بیٚیہِ گوٚو کھٮ۪نہٕ تِہُنٛد کھٮ۪ن تِم سا چھِ کَران کھٮ۪ن پرٛٮ۪فَر چھِ تِم ساوُتھ اِنٛڈیاہَس منٛز وٕچھو تُہۍ زیادٕ تِم چھِ کھٮ۪وان سُہ کوٚکوٚنَٹُک چھِ تِم کھٮ۪وان بیٚیہِ چھِ تِم ہُہ اِڈلی بَناوان اِڈلی پَراٹا اِڈلی ڈوسا سامبَر نارٕتھ اِنٛڈیاہَس منٛز چھِ زیادٕ نان وٮ۪ج کھٮ۪وان ساوُتھ اِنٛڈیاہَس منٛز چھِ زیادٕ یِم وٮ۪ج کھٮ۪وان نارٕتھ اِنٛڈیاہَس منٛز چھِ زیادٕ وٮ۪ج یہِ نان وٮ۪ج کھٮ۪وان چِکَن باقٕے چیٖز چھِ یِوان مانٛنہٕ یورٕ نارٕتھ اِنٛڈیاہَس منٛز چِکَن کَباب ہورٕ چھِ ہُم کھٮ۪وان تِمَے یِم یِم کھٮ۪وان یِمَے ٹھیٖک چھےٚ بَناوان یِم بیٚیہِ چھِ بیٚیہِ چھِ اَتیُک ڈانٕس ساوُتھ اِنٛڈیاہَس منٛز چھِ یِم کَران ہُہ کٔچی پوٗڈی ڈانٕس بھرَت ناٹیَم نارٕتھ اِنٛڈیاہَس منٛز چھِ سیوٚد بالی وُڈ ڈانٕس اِنٛڈیا ڈانٕس نارٕتھ اِنٛڈیاہَس منٛز یُس چھِ نارٕتھ اِنٛڈیاہَس منٛز چھِ جِناب موسَم آسان ٹھیٖک نَہ زیادٕ گَرم تہٕ نَہ زیادٕ تہٕ تۭر آسان زیادٕ پَہَم بَنِسبتہِ کہِ گَرمہٕ کھۄتہٕ کیٛازکہِ یَتھ چھِ ہِمالیا یِوان اَلبتہ ساوُتھ اِنٛڈیاہَس منٛز چھِ جِناب آسان ساوُتھ اِنٛڈیاہَس منٛز چھِ چھِنہٕ چَلان تَتہِ چھِ واریاہ زیادٕ گَرم آسان واریاہ زیادٕ گَرم آسان ٹٮ۪مپیچَر آسان واریاہ ہَے تَمے چھِ تَتِکۍ لُکھ آسان تھوڑا بہت بٕلیکِش یہِ نیچرٕکۍ لِٹریسی ساوُتھ اِنٛڈیاہَس منٛز چھِ لِٹریسی واریاہ ہاے یہِ چیٖز چھِ اورٕ اَکھ چیٖز ساوُتھ اِنٛڈیاہَس اَلبتہ نارٕتھ اِنٛڈیاہَس منٛز چھَنہٕ تیٖژاہ لِٹریسی کیٚنٛہہ ییٖژاہ ساوُتھ اِنٛڈیاہَس منٛز چھِ ٹھیٖک چھےٚ جَگرافی بیٚیہِ چھِ وٕچھ سا یِم نارٕتھ اِنٛڈیِکۍ زَن رِوَر وٕچھو أسۍ ٹھیٖک چھےٚ یِم چھِ آسان موسٹلی ییٚتہِ چھِ آسان گٕلیشَر چھِ آسان نارٕتھ اِنٛڈیاہَس منٛز گٔے بٔڑۍ بٔڑۍ گٕلیشَر چھِ آسان تہٕ بیٚیہِ روٗدٕ سۭتۍ چھِ بَنان اَتھ رِوَر بَنان ٹھیٖک چھےٚ البتہ ساوُتھ اِنٛڈیاہَس منٛز چھِ یہِ موسٹلی روٗدٕ سۭتۍ یُس روٗدٕ آب چھُ آسان تَمے سۭتۍ چھِ یِم رِوَر وِوَر بَنان تہٕ پَکان ساوُتھ اِنٛڈیاہَس منٛز چھےٚ واریاہ اَپَرچُنِٹیٖز واریاہ زیادٕ اَپَرچُنِٹیٖز چھےٚ ساوُتھ اِنٛڈیاہَس منٛز کیٛازِ سُہ چھُ واریاہ ماڈٲرٕن گوٚمُت برٛونٛٹھ پوٚکمُت اَلبتہ نارٕتھ اِنٛڈیاہَس منٛز چھِ وٕنۍ تہِ تِم جایہِ ییٚتہِ نہٕ روڈ تہِ چھِ وٕنہِ پوٗرٕ کیٚنٛہہ کیٛازکہِ یہِ چھِ یِوان نارٕتھ اِنٛڈیا ہِمالِیَس سۭتۍ اَتھ چھےٚ جَگرافی چھےٚ یِوان ہِمالِیَن سۭتۍ تَمہِ کِنۍ چھِ واریاہ مُشکِل اور مطلب پٮ۪وان فیس کَرُن اَلبتہ ہُہ تہِ چھِ بیٚیہِ سُہ فٕلیٹ یُس ساوُتھ اِنٛڈیا چھُ سُہ چھُ فٕلیٹ اَکھ سَرفیس اَکھ اَلبتہ یُس نارٕتھ چھِ یہِ چھِ پہاڑَن پٮ۪ٹھ ہِمالِیا دَپان دَ گرٛیٹ ہِمالِیاز یہِ چھِ یِوان ہِمالِیازَن کُن نارٕتھ اِنٛڈیا بیٚیہِ چھِ ساوُتھ اِنٛڈیاہَس منٛز چھِ وٕچھِو تُہۍ بیٚیہِ تَتہِ چھِ لُکھ سِکنی تھوڑا آسان ویٚٹھۍ چھِنہٕ تِم آسان کیٚنٛہہ بیٚیہِ چھِ تِم تَتہِ زیادٕ سٕویٖٹٕس کَران پَسنٛد کھیٚنہِ رَبڈی کھیٚنہِ رَسہٕ گُلو کھیوٚن بنٛگٲلۍ رَس گُلو یَتھ وَنان چھِ واریاہ چیٖز برفی تِہِنٛز سۄ چھِ مشہوٗر یِوان مانٛنہٕ اورٕچ ساوُتھ اِنٛڈیِچ کوٚکوٚنٹ برفی اَلبتہ نارٕتھ اِنٛڈیاہَس منٛز چھِ لُکھ صِرف نان وٮ۪ج چِکَن کانتی چِکَن کَباب مَٹَن کَباب باقٕے چیٖز مومو مومو باقٕے چیٖز یِم پَسنٛد یِم فاسٹ فُڈ بٔرگٲرٕس چِکَن رولٕز یِمَے چھِ پَسنٛد چلو باقٕے وَسلام